سٲنِس شُپیَنَس منٛز چھِ واریاہ جایہِ یُتھ زَن زَن واریاہ پرٛانہِ چھِ یِتھ کٔنۍ زَن اَکھ چھِ خاص کَر یُس زَن شُپیَنَس منٛز ساروِی منٛز زیادٕ مشہوٗر بلکہ پوٗرٕ کشمیٖرَس منٛز مشہوٗر چھِ سُہ گوٚو شُپیَنُک جامع مسجِد شریٖف یُس زَن واریاہ پرٛون چھُ یُس زَن مۄغل دورَس منٛز بَناونہٕ چھُ آمُت یُس زَن واریاہ اَصٕل یہِ جامع چھُ جامع مسجِد شریٖف چھِ واریاہ برونٛٹھِم مُروَجہِ سُہ ہُہ اکثر بیشتَر یِوان یہِ جامع شریٖف وٕچھنہِ بیٚیہِ تہِ چھِ اَتہِ کینٛہہ چیٖز یَتھ منٛز مندِر چھِ یَتھ منٛز ناگ اَکھ چھِ یَتھ مںٛز وَنان چھِ زِ یہِ ہَسا چھُ ہیٖمال ناگ راے ہُنٛد کیٛاتھانۍ ناگ سُہ چھُ تَتہِ تَتہِ ہَسا چھِ مۄغل روڈ شُپیَنَس منٛز یِوان تَتہِ چھِ یِوان پیٖر کی گلی چھِ یِوان یِم یِم جایہِ چھِ یِوان اور تَتہِ چھِ باغات واغات زَبَردَس بَنٲومٕتۍ خلوٲیی منٛز یِم زَن بَڑٕ شوٗبان شوٗبوٕنۍ چھِ یا تَتہِ چھِ اگرَے مےٚ آڑٕ یُس زَن واریاہ بوٚڑ آڑٕ چھُ تپٲری چھُ تَتھ نزدیٖک یِوان یہِ حظ یہِ تَتھ چھِ یِوان یہِ حظ یہِ اَکھ بوٚڑ بار آبُک اَکھ چھُل اَکھ یَتھ زَن اَہربَل وَنان چھِ یِتھَے پٲٹھۍ چھِ واریاہ جایہِ شُپیَنَس منٛز یوٚت خلق گژھان چھِ لُکھ چھِ گژھان پیٖر گٔلی چھِ گژھان مۄغل روڈَس چھِ نَژان ہیٚرمہِ اڈٕ کِنۍ چھِ نژان کَران سیر و تفریح کَران عٲش کران مَزٕ کَران مسجِد شریٖف جامع مسجِد شریٖف اور چھِ خلق گژھان باقٕے باقٕے جایَن چھِ گژھان یہِ حظ یُس یہِ ناگ چھِ ہیٖمالہِ ہُنٛد ناگ تور چھِ گژھان اور مٔندِر اَکھ زٕ تہِ چھِ یتہِ بڑَا رٕتی زَبَردَس پرٛٲنۍ مٔندِر تَتہِ چھِ ٲسمٕتۍ روزان بَٹہٕ کٲشِرۍ پنڈِت چھِ ٲسمٕتۍ روزان تَتھ دورانَس منٛز تِمَن چھِ بَنٲومِتۍ تِمَن چھِ وٕنکیٚن سِکیورٹی آسَن تَتہِ حفاظت بَڑٕ اَصٕل پٲٹھۍ جان حِسابَس منٛز یِتھ پٲٹھۍ چھِ شُپیَنَس منٛز واریاہ چیٖز وٕچھِنۍ لایق اور تہٕ یوٚت زَن خلق اکثر بیش تَر گژھان چھِ